أکِس انسان سٕنٛدِ خٲطرٕ گژھِ آسٕنۍ أمۍ سٕنٛدِ دونہٕ خٲطرٕ گۄڈٕنٮ۪تھ ٹرینٛگ امہِ پتہٕ گژھِ آسٕنۍ أمِس پریپریشن یہِ گژھِ أمِس گژھِ برابر آسٕنۍ پتہ مےٚ کٕتھ پٲٹھۍ چھُ دوُن شاہ کٕتھ پٲٹھۍ چھُ ہیٚون کٕتھ پٲٹھۍ چھُ ترٛاوُن امہِ خٲطرٕ کیٛاہ پزِ مےٚ کھٮ۪ون ییٚم طاقتی چیٖز گژھٮ۪ن حٲصِل طاقت گژھِ حٲصِل زنٛگن ہُنٛد دریر روزِ تاکہِ بہٕ ہٮ۪کہٕ آرام سان دٔیِتھ کانٛہہ دِکتھ گژھِ نہٕ مےٚ یِنۍ دونس منٛز یہِ ریس چھ اکھ سُہ چیٖز ییٚمہِ سۭتۍ انسانس ہٮ۪لدی چھُ روزن بینفٹک چھِ امیِکۍ واریاہ امیِکۍ نیٚوٹریشن چھِ فروٗٹ گژھن امہِ خٲطرٕ کھٮ۪نۍ کیلہٕ گژھن کھٮ۪نۍ ٹھوٗل گژھن کھٮ۪نۍ تاکہِ أمِس روزِ طاقت بیٚیہِ گژھِ آسٕنۍ أمِس پریپریشن